وعلیکم اَسلام اسلامُ علیکم ٹھیٖک پٲٹھۍ چھو حظ آ ٹھیٖک پٲٹھۍ حظ یہِ مٮ۪وٕ اوس نہ حظ باغس یِہوس تُہی ٲسِو رٹان فی ؤری سون مٮ۪وٕ یۄہس حظ ٹَنگ چھِ تریلہٕ چھِ واریاہ قٕسم تریلہِ چھِ محرٲجی چھِ اَمریٖکن چھِ ریٹ حظ چھِ مختلف ریٹ حظ چھِ پیٖٹ چھِ گَژھان پنداہ شیٚتھ تہٕ بۄکٕس چھِ گَژھان ٲٹھ شیٚتھ ٹَنگ حظ چھِ گَژھان پانژھ ہَتھ حظ چھِ گَژھان دَہ کِلوٗ اہن حظ بیٚیہِ چھِنہٕ حظ ناکھ ٹَنگ تہِ چھِ بٔڑۍ حظ اصل ٹنگ تِمن چھُ سُہ رَس ہے آز حظ چھِ ریٹٕے چیری تہِ چھُو ژٕنَن تہِ چھِ فرٲش ٹَنگ تہِ حظ چھِ بٔڑۍ ژٕنَن حظ چھِ تِم اصل ژٕنَن ہاے بٕرٕڑ تٕم حظ تٕم حظ چھِ گَژھان ژَتجی رۄپیہِ ترٕٛہ رۄپیہِ حظ گَژھیو تۄہہِ کلِوٗ تۄہہِ تہِ چھُ کٕنُن بٕتھِ پَتہٕ چھُ سَہلٕے پَتہٕ کَرو کَم زیادٕ چیری تہِ حظ چھِ وۄزٕلۍ وۄزٕلۍ حظ چھِ اصل تِم حظ چھِ گَژھان پنژاہ رۄپیہِ ڈبہٕ وۄنۍ کَرٕ تُہٕندِ موٗجوٗب نہ خریدار نظر کیٛاہ گوٚو بٕتھِ چھنہٕ حظ اَتھ چھِ آز خرچاتھ چھِ تہِ حظ چھِ کَتھ پوٚز تہِ حظ چھِ کَتھ پوٚز وۄنۍ تَہندِ موٗبوٗب چھ پَتہٕ سَہلٕے پَتہٕ ہیکو تَہندِ موٗجوٗب کَم تہِ کٔرتھ پَتہِ چھُ سَہلٕے رۄپیہِ دَہ اور یا یور سٹرابٔری تہِ حظ چھِ اصل سٹرابری چھِ یِہۄس آ وۄزٕلۍ وۄزٕلۍ ویٹھۍ ویٹھۍ سٹرابٔری چھِ اصل حظ بیٚیہِ چھِنہٕ کیٚمۍ ویٚمۍ سٹرابٔرین منٛز کیٚنہہ نَتہٕ چھِ تِمن کیٚمۍ آسان نہ نہ کیٚمۍ چھِنہٕ کُنے سون مال چھُ اَکھ نَمبر ییٚتہِ ون ژٕ کٲنسہِ تہِ محرٲجی تہِ چھِ ڈِلیشَن تہِ چھِ اَمریٖکَن تہِ چھِ تِم لۄکچہِ تریلہٕ تہِ وۄزجہِ وۄزجہِ اکھ نَمبر مال دِمہٕ بہٕ تۄہہِ پنداہیہِ شیٚتھ وونمو نہ حظ پیٖٹ چھِ آز گَژھان أتے چھِ مارکٮ۪ٹ آز پَیی تۄہہِ ہے نہ پَتہِ حظ چھُ رۄپیہِ ہَتھ اور یا یور سَہلٕے پَتہِ حظ چھُ سَہلٕے رۄپیہِ ہَتھ اور یا یور پَتہٕ وَلہٕ وٕچھو تیٚلہِ اَنوا صُبحس صُبحس انوٕ حظ تیٚلہِ کیٛاہ کیٛاہ اَنو اچھا ٹھیٖک تریلہٕ نہ کیٚمۍ نہ حظ آسن نہٕ تہِ حظ چھِ پوٚز کَتھ کِم نا حظ آسن نہٕ کیٚنٛہہ یہِ تُہۍ تُہۍ وٕچھ زیو تہٕ حظ چھِ پوٚز کَتھ ییٚلہِ خراب آسہِ تیٚلہِ سوزیو تُہۍ واپس تریلہٕ مہ اَنو کیٚنٛہہ تریلہٕ پیٹہِ مہ حظ اَنو کیٚنٛہہ اکھ زٕ بیٚیہِ مہ کیٚنٛہہ ٹَنگ اچھا ناگپوٚرۍ اَنوٕحظ چلو چلو ٹھیٖک حظ چھُ اَدٕ حظ بِہو حظ خۄدایس حوالہٕ